نہ مےٚ چھُ نہٕ کٲشِر پٲٹھۍ یِتھ کَن کانہہ شار وار لیُکھمُتٕے کانہہ زِ شوق چھُم مَگر یَتھ خٲطرٕ گژھِ واریاہ ہہ زِ آسُن ہولڈ آسُن پَنٕنہِ زَبانہِ پٮ۪ٹھ تیوٗت ہولڈ چھُ مےٚ ؤنۍ کیٚنہہ پَنٕنہِ زَبانہِ پٮ۪ٹھ زِ بہٕ کرٕ یہِ اَصٕل پٲٹھۍ یِم شارو شٲعری ہٮ۪کہٕ بہٕ ؤنۍ کٔرِتھ مَگر کوٗشش کرو آیندٕ کرو کوٗشِش یِم شارو شاعری لیکھنٕچ تہٕ بیٚیہِ کٲنسہِ سوزنٕچ سُہ کرو کوٗشِش اِنشاء اللہ آیندٕ باے بیٚیہِ ساتہٕ کرو کوٗشِش